پُلوٲمۍ ڈِسٹرکس منٛز چھُ زیادٕ پَہن کاروبار چھِ کران زیادٕ پَہن چھِ بِزنِس تِمو بِزنِس مینو چھِ منٛزٕ ہٮ۪چھان دۄدَس سۭتۍ کران کٔشیٖر یُس کٔشیٖرِ پُلوامہ کٔشیٖر منٛز چھُ پُلوٲمِس یِوانٕے وَننہٕ مِلِک ٹاوُن آف دِ کَشمیٖر ییٚتہِ چھ زیادٕ پَہم اوکِپیشن یُس أسۍ کران چھِ سُہ گوٚو دۄدٕ کار سۭتۍ تَمہِ پَتہٕ چھُ وۄنۍ لوفاے زیادٕ پَہم ژوٗنٹھۍ باغَن سۭتۍ کران بیٚیہِ چھُ دُکان بیٚیہِ چھُ واریاہن پَنٕنۍ پَنٕنۍ دُکان لۄکٔٹۍ لۄکٔٹۍ بِزنِس چھِ یِمے چیٖز مَدِ نظر تھاوِتھ چھِ پُلوامہِ ڈِسٹرکَس اَمہِ سۭتۍ اِکنومی مَگر زیادٕ پَہن اِکنومی چھِ پُلوامہِ شِکَس کیاہ چھِ وَنان اَتھ دۄدٕ کارٕ سۭتۍ تہٕ بیٚیہِ ژوٗنٹھۍ باغو سۭتۍ